بہٕ حظ چھُس نیٖٹ سٹیوڈنٹ اور مےٚ وٲتۍ پٔتِم زٕ ؤرۍ نیٖٹ پریٚپریشنہٕ کران اور مےٚ آیہِ نہٕ وۄنۍ ایم بی بی ایس سیٹ کینٛہہ مطلب مےٚ ہیٚوک نہٕ وُنہِ نیٖٹ کریک کٔرِتھ کینٛہہ یہِ نیٖٹ چھُ میانہِ خٲطرٕ اکھ بوٚڑ چلینٛج مطلب ییٚلہِ مےٚ گۄڈٕ لٲج پریٚپریشن کرٕنۍ فیزیکٕس ٲس نہٕ مےٚ سمج یِوان کینٛہہ کیمسٹری منٛز ٲس نہٕ مےٚ یِوان آرگینِک کیمِسٹری سمج کینٛہہ بیولاجی منٛز ٲس نہٕ مےٚ روزان ایٚگزامپٕلز یاد کینٛہہ مطلب ییٚلہِ مےٚ گۄڑٕ لٲج پریٚپریشن کرٕنۍ واریاہ مطلب سختی آیہِ مےٚ یِمن سبجیٚکٹن منٛز اور امن آ ہِنٛز پریٚپریشن منٛز مگر یوٗتاہ یوٗتاہ ٹایم گوٚو مطلب پننٮ۪ن ماسٹرن بییٚہِ پانہٕ سیٚلف ایٚنلایز یوٗتاہ مےٚ کوٚر آ مےٚ ہیٚوچھ زِ بیولاجی چھِ اۭ لاجہِ مےٚ ایٚگزامپلٕز لیکھنہِ نوٹن پٮ۪ٹھ الگ شیٹن پٮ۪ٹھ اور پتہٕ اوسُس بہٕ تِم صبحٲے آ وتھوٕنی اوسُس بہٕ گۄڑٕ بیولاجی ہنٛز ایٚگزامپٕلز یاد کران یِم تہِ چیٚپٹرس منٛز آسان پتہٕ اوسُس تِم گۄڑٕ رِوایز کران ادٕ اوسُس پتہٕ حظ بہٕ آ باقٕے سبجیکٹ فیزیکٕس اور کیمِسٹری لاگان پرٕنۍ فیٚزیکٕس کیاہ کوٚر مےٚ تتھ ٲسۍ یِم کۄسچن چھِ آسان تمٕکۍ نیٚمیرِکٕل تِم ٲسۍ نہٕ مےٚ سالو گژھان کینٛہہ اگر سالو تہِ ٲسۍ گژھان تمن اوس لگان واریاہ ٹایِم پٲنٛژ منٹ ٲسۍ لگان کُنہِ ٲسۍ لگان ژور منٹ کُنہِ ٲسۍ لگان دہ منٹ یتھے پٲٹھۍ ٲس کیمِسٹری سۭتۍ تہِ ہیے پرابلِم مگر مےٚ ہٲر نہٕ ہیٚمت کینٛہہ آ ٹیچرو تہِ سمجووُس بہٕ دوٚپکھ ژٕ دِ گۄڑٕ ٹایم اتھ یَتھ منٛز لگہِ گۄڑٕ ٹایم پتہ یوٗتاہ ژٕ زیادٕ پریکٹس کریکھ تیوٗت گژھی ژےٚ امیِچ آ عادت تہٕ ٹایم لگہِ پانے کم مےٚ حظ لٲگۍ پتہٕ زیاد سے زیادٕ کۄسچنز کرٕنۍ بہٕ اوسُس ٹایِم تہِ تھاوان ییٖتِس کالس مےٚ ٹایم لوٚگ کم کم ییٚلہِ ترٛےٚ رٮ۪تھ گٔے مےٚ پریپریشنہِ تمہِ پتہٕ اوس اوسُس بہٕ یِم امن ہنٛدۍ کۄسچنز فِزیکٕس اور کیمِسٹری ہنٛد کۄسچن کران أکِس منٹس انٛدر یا کُنہِ ٲسۍ لگان ترٕٛہے سیٚکنڈ یا کُنہِ ٲسۍ لگان ژتجی ہے سیٚکنڈ گوٚو میٲنۍ سپیٖڈ آیہِ واپس اور بیولاجی ہنٛز ایٚگزامپٕلٕز تہِ گٔے مےٚ مطلب یِم بہٕ صبحٲے اوسُس گۄڑٕ أمن ہٕنٛز ایٚگزامپٕلٕز یاد کران تٔمۍ دیُت مےٚ واریاہ فٲیِدٕ تہٕ تِم ایٚگزامپٕلٕز تہِ گٔےٖ مےٚ سارے یاد بییٚہِ چھِ اتھ نیٖٹ پریپریشنس آسان آ سٹیوڈنٹن چھِ یِوان سٹرٮ۪س چھُ یِوان یا ڈپریٚشنس منٛز چھُ گژھان ییٚمہِ ساتہ نہٕ ییٚمہِ ساتہ ماک ٹیسٹن منٛز سِکور چھُ کِم گژھان مگر اۭ أکِس سٹیونٚڈنٹس چھُ پیٚوان روزُن پیٚشنٹ فل مطلب صبر چھُ پٮ۪وان تٔمِس کرُن تِکیازِ آ ٹایمس سۭتۍ سۭتۍ چھُ تٔمِس عادَت پانے گژھان تٔمِس چھِ تران چیٖز فکرِ زِ اتھ منٛز چھِ مےٚ سٹرٮ۪س تہِ کرُن میٚنیج اور باقٕے چیٖز تہِ میٚنیج کرُن اور یوٗتاہ انسان اتھ منٛز صبر چھُ کران اور ہیٚبِٹ چھُ بناوان پرنُک دۄہے دۄہے ایٚگزرسایز باقٕے چھُ کران پرنس سۭتۍ سۭتۍ انسان چھُ ہیٚکان یِم چیٖز سٲری آسٲنی سان ٹیٚکٕل کٔرِتھ اور یوٚہے اوس میانہِ خٲطرٕ بِگیٚسٹ چلینج یُس مےٚ آ ٹایمہٕ سۭتۍ اکھ ؤری ہیٚتھ زٕ ؤری ہیٚتھ ہیٚوک مےٚ یہِ وۄنۍ اُورکم کٔرِتھ